مےٚ چھُ ناو لُبنہ جاوید بہٕ چھیٚس روزان کھِرَم دُر پورہ بہٕ چھیٚس کران بِلانٛگ أکِس روایل فیملی سۭتۍ یۄس اکھ ایٚجوکیٹِڈ چھِ یۄس اسہِ واریاہ زیادٕ ایٚکٕسپیٖریَنٕس چھِ دوان لایفہِ مَنٛز تھینٛکٕس